ہیٚلو اسلام علیکُم تُہۍ چھِو حظ پَلو کٕنان مےٚ حظ اوس کٲشُر فیرَن نِیُن کَشمیٖری فیرَن زٕ ساس چھِ حظ گَژھان چلو بہٕ یِمو صُبَحن اوٗرۍ دُکانسٕے پٮ۪ٹھ حظ چلو شُکریہ